ڈاے ہَتھ ڈاے لَچھ نو لَچھ نَمنَمَتھ ساس نو شَتھ نَمنَمَتھ ژور لَچھ ژُہٲٹھ ساس ترٛےٚ ہَتھ سَتَتھ اَکھ لَچھ پَنٛداہ ساس